ٹیوٗب وٮ۪ل چھِ پٮ۪وان یِتھ کَنَن کھَنُن کہِ أسۍ چھِ کھَنان گۄڈٕنٮ۪تھ کھۄڑ اَکھ گامَس منٛز کُنۍ تہِ جایہِ کھَنو کھۄڑٕ اَکھ پَتہٕ بَناوو أسۍ پَتہٕ چھِ أسۍ لاگان کَران پایپہٕ فِٹ پَتہٕ چھِس لاگان پٮ۪ٹھ لاگان چھِس ہٮ۪نٛڈَل کاک پَتہٕ چھِ تِمنٕے مٔنٛزۍ آب نیران پَتہٕ چھِ سٲنِس گامَس منٛز چھِ یِتھ کَنَس واریاہ ٹیوٗب وٮ۪ل یِم کٲم کران چھِ پَتہٕ چھِ تُلان گامٕکۍ لُک تَتھ فٲیدٕ اَتھ چھِ ٹیوٗب وٮ۪لَن ہٕنٛز چھِ واریاہ قٕسٕم ٹیوٗب وٮ۪ل چھِ اَکھ چھِ یَتھ کانٛہہ ہٮ۪نٛڈَل کاک چھِ یِوان پٮ۪ٹھ لاگنہٕ پَتہٕ بَناونہٕ یِوان ٹیوٗب وٮ۪ل أڑۍ ٹیوٗب وٮ۪ل چھِ یِوان تِمَن چھِ یِوان بور وٮ۪ل وَنان تِم چھِ تِمَن چھِ آٹومیٹِکٔلی پانَے کھَسان آب تہٕ نیران پایپہِ کِنۍ آب تِم چھِ تِمَن چھِ وَنان بور وٮ۪ل گوٚو ٹیوٗب وٮ۪ل یُس چھُ آسان ٹیوٗب وٮ۪ل چھِ بَناوان أسۍ تَتھ لاگان أسۍ پٮ۪ٹھ ہٮ۪نٛڈَل کاک پَتہٕ چھِ کَڑان تَمۍ مٔنٛزۍ آب پَتہٕ چھِ نیران تَتھ پایپہِ ذٔریہِ آب ہٮ۪نٛڈَل دِتھ پَتہٕ چھِ سٲنِس گامَس منٛز چھِ آبٕچ واریاہ قِلَت تہٕ أسۍ چھِ ییٚتہِ اَتھ ٹیوٗب وٮ۪ل کھَنان تہٕ پَتہٕ چھِ أسۍ تِمو مٔنٛزۍ پَتہٕ چھِ تَمکہِ ذٔریہِ آب کَڑان تہٕ چٮ۪وان پَتہٕ چھِ أسۍ یہِ لاگان چٮ۪نَس تہِ لاگان پَلو چھَلنَس تہِ پرٛٮ۪تھ کُنہِ کامہِ منٛز چھِ یِوان یہِ ضوٚرَتھ یہِ آب آ یِتھَے کَن چھِ واریاہ ٹیوٗب سٲنِس گامَس منٛز چھِ تقریٖباً فی گَرَن اَکھ اَکھ ٹیوٗب وٮ۪ل کھوٚنمُت یِم ٹیوٗب وٮ۪ل اَسہِ آب چھِ مہیا کَران

ٹیوٗب وٮ۪ل کھنٛنَس چھِ تقریٖباً یِوان خرچہٕ یوٗتاہ أسۍ خرچہٕ اَتھ چھِ یِوان تقریٖباً اگر أسۍ گامکہِ گامکہِ پَنٛنہِ خرچہٕ حساب بَناوو اَسہِ چھِ اَتھ یِوان تقریٖباً سَتَتھ پٮ۪ٹھ شیٖتھ ساس رۄپیہِ تامَتھ چھِ یِوان ٹیُوٗب وٮ۪لَس خرچہٕ یُس اَتھ پایپَن ہٮ۪نٛڈَل کاکَس ہٮ۪نٛڈَل کاک بیٚیہِ بٲقی اَتھ چیٖز چھِ لگان منٛز تِمَن یِوان خرچہٕ ہُہ ٹیوٗب وٮ۪ل چھُ اَکھ جان چیٖز یُس اَسہِ آب چھُ مہیا کَران ٹیوٗب وٮ۪ل کہِ ذٔریہِ چھِ أسۍ آب پَتہٕ گامو مٔنٛزۍ پرٛٮ۪تھ گَرَس چھِ تقریٖباً ٹیوٗب وٮ۪ل تہٕ پَتہٕ پرٛٮ۪تھ گَرٕ چھِ پَتہٕ آب چٮ۪وان چٮ۪نَس لاگان پَلو چھَلنَس بٲقِیَن چیٖزَن لاگان